مےٚ چھُنہٕ باسان کیٚنٛہہ ٹوٗرِزم گوٚو اِنکریٖز تہٕ کانٛہہ فٲیدٕ پیٚو سانہِ کوٚمنٹی ووٗت نہٕ زٕہٕنۍ کانٛہہ فٲیدٕ تہٕ نَہ واتہِ مےٚ باسان